ہٮ۪لو وعلیکُم السلام ؤنِو حظ آد حظ ٹھیٖک چھُ ییٚکیٛاہ أسۍ کَرون سُہ وٕنی پِکَپ ٹھیٖک حظ چھِ آد حظ